میٛٲنۍ جاب یُس چھِ سُہ ٲس ڈیٹا اٮ۪نٹرٛی آپریٹَر تہٕ مےٚ چھِ کٔرمٕژ گرٛیجویشَن بیٚیہِ چھُ مےٚ کوٚرمُت وَن یِیَر ڈِپلوما تہِ کٮ۪مپیوٗٹَر اٮ۪پلِکیشَنہِ منٛز میون کالج اوس ییٚتی کالج یُس کشمیٖر یوٗنیوَرسِٹی ہُنٛد کالج چھُ تَتی چھِ میٛٲنۍ گرٛیجویشَن گٔے کَمپٕلیٖٹ یُہُس زٕ ساس تُرٛوُہَس منٛز تہٕ جاب اوسُس بہٕ کَران مٔنٛزی سُہ کٔر مےٚ زٕ ساس اَکہٕ وُہَس منٛز وُہَس منٛز سُہ اوسُس بہٕ کَران نایڈا دہلی ڈیٹا اٮ۪نٹرٛی آپریٹر تمہِ برٛونٛہہ اوس مےٚ کَمپیوٗٹر آپریٹر وَن یِیَر ڈِپلوما کوٚرمُت تَمہِ پَتہٕ گوس بہٕ تور نیٚبَر تَتہِ میلے مےٚ جاب پَتہٕ کٔر مےٚ برابر سُہ ؤرۍ یَس ؤری پَتہٕ پے مےٚ سٕٹَڈی موٗجوٗب سُہ ترٛاوٕنۍ کیونکہِ مےٚ اوس تَمہِ پَتہٕ اٮ۪کزام تہٕ پَتہٕ دیُت مےٚ فِفتہٕ سِکِس سٮ۪مِسٹَر تہٕ وۄنۍ چھُس بہٕ ژھانڈان نَوِ سَرٕ بیٚیہِ جاب اِنشاء اللہ جَب ییٚلہِ بَنہِ تہٕ کَرو بیٚیہِ نَوِ سَرٕ جاب